وعلیکُم اسلام وَحمتہ اللہ اَلحمدُاللہ تُہۍ چھِو حظ ٹھیٖک اَہَن حظ بِلکُل کٔرو حظ حُکُم کٔم حظ چھِو

شُکُر حظ رۄبَس کُن تُہۍ بوزنٲیِو تُہۍ چھِو ٹھیٖک اَہَن حظ آ سُہ حظ کوٚر اَسہِ ٹھیٖک تَتھ حظ جَکٕچ پرابلِم دۄیِم چیٖز اوس تَتھ یہِ حظ ڈِسپٕلے اوس تَتھ کریک اَہَن حظ آ ڈِسپٕلے بَدلووٕس تہٕ بیٚیہِ بَدلووُس جَک تہِ حظ ٲں نہٕ حظ بیٹری لٲج نہٕ وٕنۍ تَتھ نٔو کِہیٖنۍ نہٕ سٔہ کٔر اَسہِ تھوڑا بوٗسٹہٕ حظ تَتھ نٮ۪ران وٕنۍ ریٚتھ اَکھ زٕ حظ مےٚ دوٚپ ریٚتھ اَکھ زٕ نٮ۪رٕنَس تہٕ تٔمۍ برونٛہہ کُن پَتہٕ بدلٲیو سُہ اَتھ حظ وٲتۍ ترٛووُہ شیٚتھ رۄپیہِ اَہَن حظ آ بِلکُل

اَہَن حظ سُہ حظ گژھِ ٹھیٖک تہٕ تُہۍ أنِو دُکانَس پٮ۪ٹھ تہٕ أسۍ دِموَس نظر کیٛاہ پرابلِم چھِ ییٚمہِ آیہِ پَتہٕ اَسہِ پرابلِم باسہِ تٔمۍ آیہِ لَگَن تَتھ پونٛسہٕ تہِ حظ پَتہٕ ییٚتی حظ بانٛڈی پوٗرا گُلشَن چوکَس نِش اَدٕ حظ ٹھیٖک